سلامُ علیکُم سلام علیکُم ٹھیٖک چھُو حظ شُکُر تُہۍ ؤنۍ تَو مےٚ تۄہہِ کَریٛاو تُہۍ چھُو نا ڈِلؤری بٲے فِلپ کارڈٕکۍ آ تُہۍ کریوٕ یہِ رِزوان چھُو تۄہہِ ناو تۄہہِ کریوٕ یہِ حظ یہِ ییٚتہِ آرڈر اکھ نَوگام حظ ڈِیلِوَر ٹھیٖک چھا یہِ چھُو تۄہہِ یادٕے یہِ کوٚروٕ تۄہہِ اَز صُبحسٕے بِلکُل یہِ اوسوٕ تۄہہِ دیُتمُت بیٚیِس نَفرس اَتھِ بہٕ اوسُس نہٕ ییٚتِس کیٚنٛہہ یہِ اوسُوٕ تۄہہِ بیٚیِس نفرس اَتھِ دیُتمُت مگر تُہۍ ؤنۍ تَو مےٚ اَتھ یُس یہِ پیٚکیجِنٛگ چھِ یہِ اوسمُتھ یلٕے ییٚتہِ چھِ پیٚکینجِنٛگ اوٚپُن آسمٕژ تۄہہِ کِتھٕ کٔنۍ دیُتوٕ یہِ اوٚپُن پیکیجِنٛگ تۄہہِ کیٛازِ اوسوٕ یہِ کھُلومُت ہے أسۍ ہے چھِ آرڈر کران أسۍ چھِنا اکثر بیشتَر چھِ أسۍ کران آرڈر بیٚیہِ چھِ أسۍ فِلپ کارڈٕ پیٚٹھٕے کران آرڈر یا تۄہہِ تہِ آسوٕ اَمہِ برٛونٛہہ تہِ ڈِیلِوَر کوٚرمُت تِم ییٚلہِ نہٕ یَلہٕ چھِ آسان یہِ کِتھٕ پٲٹھۍ اوس یلہٕ کمپٔنی کَتہِ چھِ کٕنان یلہٕ پرٛوڈکٹ مگر اَمہِ برٛونٛٹھ چھِناہ اَسہِ ما چھِ گۄڈٕنِچ لَٹہِ کوٚرمُت اَسہِ چھِ واریاہ لَٹہِ کوٚرمُت آرڈر تہٕ کمپٔنی کَتہِ چھِ سوزن پیکیج اوٚپُن پیکیج کَتہِ سوزِ کمپٔنی اگر تُہۍ سوزان آسہِ ہَن تیٚلہِ آسہِ ہے اَمہِ برٛونٛٹھ تہِ آمُت یا بیٚیہِ کٲنٛسہِ تہِ آسہِ ہے آمُت کمپٔنی چھِ وَنان نسا اوٚپُن پیکیج نسا چھِ أسۍ سوزٕنٕے تۄہہِ کِتھٕ پٲٹھۍ اوٚنوٕ یہِ اوٚپُن پیکیج تُہۍ کٔرۍزِہَو تَتی پیٚٹھ رِٹٲرٕن تۄہہِ کِتھٕ پٲٹھۍ اوٚنوٕ اَسہِ یہِ وۅنۍ چھُناہ مسلہٕ اَتھ منٛز اگر یُس چیٖز اوس تتھ چھِ برٛیکیج وۅنۍ کھارو أسۍ تۄہہِ بارِ کِنہٕ وۅنۍ چھُ یہِ تِمَن بارِ أسۍ چھِ اَدلہِ بدل چیٖز بیٚیہِ چھُ بدل چیٖز مطلب تۄہہِ کِتھٕ پٲٹھۍ یہِ چھِ آسان پرٛیوٕسی تۄہہِ کِتھٕ پٲٹھۍ کھُلوٕ سون بۄکُس یا تۄہہِ کِتھٕ کٔنۍ دِیُتو اَسہِ اوٚپُن بۄکُسن اگر ہے یہِ کمپٔنی ہُنٛد ووت تُہۍ اگر یہِ ٹھیٖک چھُ یہِ اوس کمپٔنی تورٕے سوٗزمُت تُہۍ سوٗزہَو تِمَن یہِ واپس یہِ ہسا چھُ اوٚپُن پیکیج تۄہہِ کِتھٕ پٲٹھۍ اوٚنوٕ یہِ کوٚرُو پتہٕ ڈِیلِوَر اَسہِ

نہَ تُہۍ کیٛاہ چھُو ونان بہٕ کرہَو وُنۍ یہِ کمٔپنی پیٚٹھ شِکایَت اَمہِ خٲطرٕ ٹھیٖک چھا یِنہٕ پتہٕ تۄہہِ کیٛازِ کھُلوٕ تیٚلہِ سٲنۍ پیکیج یہِ اَسہِ اوس اوٚنمُت یہِ چھِ آسان پرٛیوِسی اَسہِ زن پٔرسٕنل کیٚنٛہہ آسہِ ہے اوٚنمُت تۄہہِ کِتھٕ پٲٹھۍ کھُلٕوٕ تیٚلہِ یہِ تُہۍ چھُو نہٕ اگر پتہٕ پٮ۪ٹھٕے اوس تُہۍ کٔرۍزِہَو کمپٔنی واپس ہے یہِ ہسا چھُ اوٚپُن پیکیج تۄہہِ کیٛازِ تۄہہِ اوسُو نہٕ اَنٕنُے تیٚلہِ یہِ یور کیٛازِ اَمہِ سۭتۍ چھِناہ یُس یہِ چھِ غلط یہِ چیٖز چھُ غلط تِکیٛازِ کُنہِ ساتہٕ چھِ کانٛہہ تیُتھ چیٖز آسان یُتھ نہٕ اِنسان ہایہِ بیٚیِس کِہیٖنٛۍ یہِ اوس یِتھٕے پاٹھۍ ییٚلٕے اونمُت اَمہ سٍتۍ چھَناہ پرٛابلِم گژھان کسٹٕمرس تہِ وۅنۍ کرو کٲم مےٚ چھِ یہِ رِٹٲرٕن کَرُن تُہۍ ییِزیٖو تیٚلہِ واپس بہٕ کرہَو رِٹارٕن یہِ کمپٔنۍ کمپٔنی تھٲو بہٕ لیٚکھِتھ یہِ ہسا اوس اوٚپُن یکیج تِمن پاوٕ بہٕ یہِ واپس تہِ یہِ نیٖزیٚو واپس ٹھیٖک چھا بیٚیہِ گَژھِ یَتھ تام دُبارٕ دُبار بیٚیہِ دُبارٕ أنۍ زیٚو نہٕ یِتھٕ پٲٹھۍ اوٚپُن پیکیج کیٚنٛہہ تِکیٛازِ اَمہِ سۭتۍ چھِ پرٛابلِم گژھان بیٚیہِ چھُ اَمہِ سۭتۍ کمپٔنی پٮ۪ٹھ بھروٗسٕے وۅتھان ٹھیٖک چھُ چلو ٹھیٖک حظ چھُ ٹھیٖک